سٲنِس کَلچَرَس مَنٛز چھِ میٚنسُریشَن یِتھٕ پٲٹھٮ۪ن ٹریٖٹ یوان کَرنہٕ ییٚلہِ ہَسا زنانن مَنٛز میٚنسُریشَن آسان چھِ تِم نہَ حظ چھِ نہٕ زیادٕ کٲم کَران کیٚنٛہہ تِم چھِ نہٕ زیادٕ گوٚب چیٖز تُلان اَتھَس کٮ۪تھ کیٚنٛہہ تِم چھِ زیاد تر آرام کَران تِم میٚنسُریشَنَس مَنٛز اَتھ مَنٛز چھِ واریاہ روٗلز یم أکِس زنانہِ چھِ فالوٗ کَرٕنۍ گۄڈنٮ۪تھٕے چھِ صفٲیی صفٲیی ہُنٛد چھُ خاص خیال تھاوان پیڈٕس چھِ یوٗز کَرٕنۍ یم شیٚیَو گھنٹو پَتہٕ چھِ چینٛج کَرٕنۍ دۄہے دۄہے چھ گرم آبہٕ سۭتۍ سرٛان کَرُن بیٚیہِ چھِ دۄہے دۄہے پَلَو چینٛج کَرٕنۍ صفٲیی ہُنٛد چھُ خاص خیال تھاوُن بیٚیہِ چھُ پَنٕنہِ غذہُک تہِ خاص خیال تھاوُن بیٚیہِ چھُ ریٚسٹ اتھ مَنٛز آسان کَرُن بیٚیہِ چھُ نہٕ زیادٕ گوٚب چیٖز آسان تُلُن کیٚنٛہہ بیٚیہِ چھِ نہٕ زیادٕ سِٹرس آسان ہٮ۪ون کیٚنٛہہ زیاد تر چھُ اَتھ مَنٛز أکِس زنانہِ پَنٕنہِ غذہُک پَنٕنہِ صفٲیی ہُنٛد خیال تھاوٕنۍ وۅنۍ چھِ واریاہ ایٚویرنٮ۪س کورٮ۪ن مَنٛز زنانن مَنٛز ہیٚلتھَس تہٕ ہایجیٖنَس مُتعلِق آمٕژ سوشَل میٖڈیاہَس پٮ۪ٹھ تہِ چھِ واریاہ اتھ مُتعلِق زانٛکٲری یوان دِنہٕ کہِ تُہۍ کِتھٕ کمہِ سۭتۍ آیہِ زنانن کورٮ۪ن مَنٛز واریاہ ہایجیٖن تہٕ ہیٚلتھَس مُتعلِق ایٚویرنٮ۪س وۅنۍ چھِ کورِ تِم چھِ زنانن گَرِ ایٚویر کَران کہِ کِتھٕ پٲٹھٮ۪ن چھِ اَتھ مَنٛز صفٲیی ہُنٛد خیال تھاوان وۅنۍ چھِ زنان کورِ واریاہ ایٚویر گٔمژٕ پَنٕنِس ہیٚلتھَس تہٕ ہایجیٖنَس مُتعلِق